ہٮ۪لو اَلحمدُاللہ تُہۍ چھُو ٹھیٖک آ تُہۍ کٕم چھُو اچھا اچھا تُہۍ کَتہِ پٮ۪ٹھ چھُو اچھا تۄہہِ کیٛاہ تکلیٖف چھِ دَنٛدَس اچھا اچھا تۄہہِ چھا اَتھ زیادٕ دَگ روزان دَنٛدَس چھُوا تۄہہِ کیوٚم لوٚگمُت ودَنٛدَس ما چھُو کینٛہہ ٹھیٖک تۄہہِ ما تۄہہِ ما چھُو دَنٛدَس کیوٚم لوٚگمُت اَدٕ تُہۍ گٔے وُ بیٚیہِ کٲنٛسہِ ڈاکٹرٛس نِش گٔے وُ اَتھ نظر دینٲوُ کٲنٛسہِ نِش نہ نہ اَتہِ کیٛاہ دی چانہِ نیٚبرٕکَنۍ یہِ چھِ گژھُن یہِ باضٲبطہٕ چھُ تَتٮ۪تھ شفا خانَس منٛز تَتہِ چھِ دیناوٕنۍ نظر تۄہہِ چھُو یہِ دوٗر گژھان یور یہِ شفا خانہٕ یُن شہر کِنہٕ نزدیٖکٕے چھُ أسۍ چھِ أسۍ چھِ بیٚہوان ییٚتہِ دۄن ٹایمَن أسۍ چھِ بیٚہوان صُبحٲے تہِ أسۍ چھِ بیٚہوان شامن تہِ وٕ کٔرِو تُہۍ کٲم تُہۍ ای وَ صُبحٲے تُہۍ ای وَ شامَن تَمی حِساب آ بیٚیہِ چھِ أسۍ ہٮ۪وان ییٚتہِ اَتھ فیٖس تہِ تھوڑا رَپیہِ ہَتھ زٕ ہَتھ تہٕ پَتہٕ وٕچھو ییٚمہِ حِساب ژےٚ اَتھ یہِ آسی تہٕ اگر ژےٚ امہِ ییٚمہِ حِساب ژےٚ اَتھ دود آسی تمی حِساب گٔژھی ژےٚ اَتھ علاج تہِ ییٚتہِ چھِ واریاہ ڈاکٹر ٹھیٖک چھُ ٹھیٖک چھُ بہٕ لیکھمو تۄہہِ ناو اَدٕ کیٛاہ اَدٕ کیٛاہ